وعلیکُم سلام ؤنِو أسۍ ٲسۍ ٹھیٖک نِیِو کیٚںٛہہ چھُنہٕ أسۍ چھِ دِوان

اَدٕ کیٚنٛہہ چھُنہٕ

اوٚڑ گٲنٛٹہٕ کھنٛڈ

اَدٕ کیٚنٛہہ چھُنہٕ آ آ آ آ اَہَن حظ أسۍ دِمو نَیہِ بَجہِ

اَدٕ کیٚنٛہہ چھُنہٕ ٲٹھی بَجہِ نِیِو آ آ کوٚت کوٚت چھِ گژھُن

اچھا اَدٕ کیٚنٛہہ چھُنہٕ

دۄہَس پٮ۪ٹھ گژھِ ترٛےٚ ساس زیادٕ کَتہِ چھی گژھان کَم حظ چھی گژھان کیٚنٛہہ چھُنہٕ پٕنٛژٕ شَتھ

اَہَن حظ ٲٹھِ بَجہِ اَدٕ سا ییٖزِ صُبحٲے ٲٹھِ بَجہِ نِیٖزِ چھُنہ ٹھیٖک چھِ صُبحٲے دِمَے تہِ